السلامُ علیکُم ییٚتہِ چھُ گَژھان دَوہَن پٮ۪ٹھ واریاہ خَرچہٕ ییٚکیاہ وَندَس مَنٛز تیٖتۍ خَرچہٕ گَژھان تیٖتۍ خَرچہٕ یِمَن زُکام ژاسٕے چھِ نہٕ گۄڈٕ ییٚتہِ سَپدان زُکام ژاسٕے چھِ نہٕ سَپدان وۄنۍ چھِ ییٚکیاہ سال چھِ آسان پَتہِ گوٚو ریٚتہٕ کالہِ ریٚتہٕ کالہِ مَنٛز چھُ خانٛدرٕے خانٛدَر وۄنۍ چھُ ییٚتہِ گرم تہِ طوفان آسان امہِ سۭتۍ تہِ چھُ ووتھان گیورٕے امہِ سۭتۍ تہِ چھُ کَران یٔڈ دود ہہُ چیٖز یہِ چیٖز تہٕ چھُ عَذاب گَژھان چھُ یِمَن پٮ۪ٹھ تہِ دَوا وَوا پَتہٕ گٔے یِم گورمیٚنٹ یہِ تہِ مہَ چھُ دِوان کانٛہہ دَوہہَ وَوہہَ فری دَپہَن فری دِمو دَوا ییٚتہِ چھِ وۄنۍ ہیٚلتھ سیٚنٹَر تہِ تھوڑا بہت چھِ تِم دَوا دِوان فری تہٕ مگر ضروٗری تہِ چھُ نہٕ اِنسان چھُنہٕ ہیٚکان تُمَن جایَن وٲتتھٕے شامَس چھِنہٕ تِم اسٲنی فٲیدٕ کیاہ یی وۄنۍ کَتہِ گَژھِ تِمَن اِنسان دَوا ہیٚنہِ زیادٕ تَر چھُ اَسہِ پیٚوان پانے اَنُن تہٕ یِم تہِ چھِ نہٕ خاص دِوان کینٛہہ بٔل کیاہ وَنہ اِنسان یِم تہِ چھِنہٕ دِوان خاص دَوہہَ کینٛہہ چھُ پیٚوان پانے اَنُن واریاہ پونٛسہِ گَژھان خرٕچ